ییٚتہِ بہٕ روزان چھَس بارہمولہ ڈِسٹِرٛکَس أکِس ٹاونَس منٛز ییٚتہِ چھِ کیٛاہ چھِ وَنان یِم لوٗکھ چھِ ییٚتہِ چھِ ہفتہٕ پَتہٕ ہفتہٕ آتھوارِ دۄہ یا بَٹہٕ وارِ دۄہ أسۍ چھِ یِم ٹرٛٮ۪ڈِشنَل گیم چھِ سانہِ آسان یِتھ کٔنۍ ایٖکو سَزٕ گیم یا واریاہ بٲقی چیٖز أسۍ چھِ اَکھ کلَب بَنوومُت تٔتھی منٛز چھِ أسۍ کیٛاہ چھِ وَنان تٕم گیمہٕ گِنٛدان بیٚیہِ کیٛاہ چھِ وَنان پَتہٕ چھِ ڈِفرَنٛٹ پرٛایِز تھاوان اَتھ منٛز کیٛاہ چھِ أسۍ کَران زِ یِم بٔڑۍ بٔڑۍ لوٗکھ چھِ آسان تٕم تہِ چھِ اَتھ منٛز أسۍ تھاوان پَتہٕ چھِ تٕم تہِ گِنٛدان یہِ گِلی ڈنڈا لِٹھ کیٖنٛج یِم بٲقی سٲری چیٖز